گۄڈٕنِکِس دورَس منٛز یُتھُے بَڑگوم اوس بوٗزمُت چھُم پنٕنؠن پرانؠن نِش چھَم بوٗزمُت یہِ زِ یُتھُے بَڑگٲمِچ کَتھ ٲسۍ کَران ییٚتہِ اوس واریاہ زیادٕ غریٖبی غُربت ٲس تمہِ دۄہ ٲس حُکُمرٲنی باقیَن ہٕنٛز آسان ییٚتہِ زَن پَتہ چھِ کہِ ہِسٹری یَس منٛز چھُ لیکھنہٕ تہِ تَوَریٖخ چھِ لیکھنہٕ آمُت کہِ گۄڈنؠتھ ٲس برٛہمن دور پَتہٕ آو مُسَلمان دور تہِ وقتہٕ وقتہٕ شاہِ ہمدان رحمت اللہ علی چھُ تَتھ منٛز اَکھ بوٚڑ بارٕ وَنو شخصا ییٚمہِ ییٚتہِ مُسَلمٲنی ییٚمہِ ییٚتہِ پَرزٕنو کہِ مُسلم مُسَلمان کَتھ چھِ دَپان تَمہِ وِز ٲس یِہوے شری پرٛتاب سِنٛگ یُس اوس تٔمۍ سٔنٛز حکوٗمت تہِ چھِ ٲس مےٚ چَلان سؠٹھاہَن ؤرۍ یَن منٛز یِمَن ٹایم یِمَن وَقتَن اوس نہٕ زیادٕ ڈؠولَپمؠنٛٹ تکیازکہِ ڈؠولَپمؠنٛٹ مطلب چھُ کہِ تٔمِس ٲس نہٕ تیٖژاہ زیادٕ آمدٲنی یِوان کہِ تِم ٲسۍ غلام بَناوان یُس زِم ییٚتہِ ٲسۍ زٔمیٖنَس ذِراتَس کَڑان تمیُک نیٚصب ماوزٕ اوس سُہ نَفَر مطلب مہراجا پرتاپ سِنٛگ تٔمۍ سنٛز کَتھ کَرو شری پرٛتاپ سِنٛگٔنۍ کَتھ کَرو سُہ اوس نیصف رَٹان سُہ پانَس أمِس گَرٕ وٲلِس اوس نہٕ کِہیٖنۍ واتان أکۍ زَنہٕ بَڈگوم ڈِسٹرک واریاہ زیادٕ تہِ پَتھ اوس باقٕے ڈِسٹرکَمو نِش